سٲنِس گاندَربَلَس منٛز چھِ اَکھ ہٮ۪لٕتھ کِیَر سِسٹَم چھِ ییٚتہِ اَصٕل مگر ییٚتہِ چھِ کینٛہہ چیٖز یِم مطلب وٕنۍ چینٛج چھِ کَرٕنۍ مطلب چینٛجہِ کینٛہہ اَنٕنۍ چھِ ییٚتہِ چھُنہٕ چِلڈرٛن ہاسپِٹَل چھُنہٕ ییٚتہِ کینٛہہ ییٚتہِ گوٚژھ چِلڈرٛن ہاسپِٹَل آسُن بیٚیہِ مطلب بٮ۪ڈ گٔژھ آسٕنۍ ہاسپِٹَلَس واریاہ مطلب یِتھ پٲٹھۍ یُس مطلب لُکَن سہوٗلیت گژھِ توتہِ بَنٲو یِمو اَکھ نوٚو ہاسپِٹَل بَنووُکھ ہاسپِٹلَس نوٚو برٛانچ تَتہِ چھِ واریاہ مطلب جاے مگر توتہِ ٲسۍ تَتھ بٮ۪ڈ گژھان اِنکِرٛیٖز تَتہِ بیٚیہِ گوٚژھ چِلڈرٛن ہاسپِٹَل آسُن ییٚتہِ بیٚیہِ مطلب صاف سُتھرٕ مطلب صاف سُتھرٕ گوٚژھ آسُن بیٚیہِ مطلب اِرٕد گِرٕد گوٚژھ ماحول گوٚژھ صاف سُتھرٕ آسُن یُس پیشَںٛٹ تہِ ہیٚکہِ تَتہِ آرام سان بِہِتھ آرام تہِ چھُنہٕ آسان گۄڈنٮ۪تھٕے مطلب یُس تَتہِ نارمٔلی ہیٚکہِ بِہِتھ یِہٕے چھِ مطلب کینٛہہ چیٖز گاندَربَلَس منٛز ضٔروٗرت چھِ آسان یِتھَے پٲٹھۍ چھِ یہِ مطلب واریاہَن چیزَن ہُنٛد چھِ بیٚیہِ مطلب یا تہِ گژھِ ایریاہَن مطلب یُس باروٗسا وغیرہ چھِ اَپٲرۍ گوٚژھ آسُن اَکھ ہاسپِٹَل الگ اَکھ کیٛازِکہِ یِمَن چھِ پٮ۪وان واریاہ دوٗر یُن ییٚتہِ پٮ۪ٹھ تَتہِ پٮ۪ٹھ پٮ۪وان گَرٕ یور یُن ییٚتہِ پٮ۪ٹھ واپَس سُہ چھِ یِمَن گژھان واریاہ ہٮ۪کٹِک تہٕ اِتھَے پٲٹھۍ چھِ یِم واریاہ چیٖز یِم ڈِسٹِرٛک گاندَربَلَس منٛز چھِ اَننہِ